یِتھ پٲٹھۍ حظ بہٕ وَن کہِ مےٚ کیٛاہ اوٚن دٔیِم چیٖز یُس مےٚ خراب درٛاو سُہ حظ گٔے اَکھ آبہٕ مَشٕک آبہٕ مشٕک أنۍ مےٚ سَنَس کہِ واٹَر بوتل حظ ییٚلہِ حظ مےٚ آبہٕ مَشٕک أنۍ پانَس مےٚ حظ گٔے دٔلیٖل کہِ گۄڈٕنٮ۪تھ أنۍ مےٚ سُہ کَسٹَمَر کِیَر سُنٛد نمبر تہِ اوس لیٚکھِتھ کیٚنٛہہ دۄہ حظ گٔے تہٕ آب اَصٕل ٲس سُہ ٹھیٖک ٲس گۄڈٕنِکٮ۪ن دۄہَن مگر پَتہٕ حظ لٲج سُہ نَرمٕنۍ نَرمٕنۍ نَرمٕنۍ حظ لٲجۍ تہٕ تَتھ حظ گوٚو لیٖک سُہ حظ گٔے خراب پَتہٕ حظ کَرے مےٚ واریاہ کوٗشِش گۄڈٕنٮ۪تھ حظ گوس بہٕ دُکاندارَس نِش ییٚلہِ بہٕ گوس تٔمۍ دیُت مےٚ ڈَرٮ۪کٹ ہٲیِتھ بِلہِ پٮ۪ٹھ حظ ہوو تٔمۍ دوٚپُن یہِ چھُے نمبر یہِ چھُے یِتھ پٲٹھۍ تہِ یِمَن نِش گٔیہِ زِ پَتہٕ حظ گٔے کٲم تٔمۍ حظ دوٚپ دوٚپُن ژٕ گژھ یِتھ پٲٹھۍ یہِ گژھُن اگر کیٚنٛہہ خرٲبی گژھِ کَسٹٕمَر کِیرَس چھُ گژھُن تہٕ تِمَن چھُ وَنُن یِتھ پٲٹھۍ یِتھ پٲٹھۍ گٔے دٔلیٖل تِم وَنن سٕلیوٗشَن تہٕ حظ کٲم گٔے تہِ مےٚ کوٚر وۄنۍ ٹھیٖک مےٚ دوٚپ ٹھیٖک چھِ تِمو حظ کٔر کٲم تِمو ییٚلہِ مےٚ دوٚپ کہِ یِتھ پٲٹھۍ چھُ کَرُن ییٚلہِ یہِ خراب گٔے تہٕ بہٕ حظ گوس یور کَسٹَمَر کیرَس کوٚر مےٚ فون دوٚپُکھ ژٕ کَر سا یِتھ پٲٹھۍ ژٕ کر سا گۄڈٕ ہُہ ژٕ کَر سا گۄڈٕ یہِ تہٕ تِمو دوٚپ پَتہٕ یِتھ پٲٹھۍ ییٚلہِ حظ تۄہہِ پرٛابلِم گٔے تہٕ پَتہٕ دوٚپ تِمو ژٕ ژٕ کیٛازِ ژٕ کَر ہُتھ پٲٹھۍ ژٕ کَر یِتھ پٲٹھۍ کیٛاہ تھام ژٕ کَرٕ ییٚتہِ اٮ۪پلَے ژٕ کَر ژٕ کَر ہُتہِ اٮ۪پلَے تِمو حظ نَژوٕ حظ بہٕ ییٚلہِ حظ بہٕ تِمو نَژوٕ حظ گوٚو مےٚ نہٕ حظ آو نہٕ سَمجی بہٕ کیٛاہ چھُس کَران کیٛاہ چھُس کران اَکھ اوس دَپان ہور گژھ بیٛاکھ اوس دَپان بیٛاکھ اوس حظ دَپان یور گژھ ہور گژھ تِم حظ ٲسۍ نَژوان اورٕ ایٹ لاسٹ حظ درٛاو فاینَل کہِ تِمو کوٚر نہٕ کِہیٖنۍ تِمو نہٕ حظ دیُتُے نہٕ بالکُل نہٕ حظ دِژٕے نہٕ تِمو بدل بٲتل ییٚلہِ زَن گۄڈٕنٮ۪تھ اوس مےٚ دُکانٛدارن ووٚنمُت دوٚپُن یُتھُے ژٕ یِمَن نِش یِم دِنَے ژےٚ نٔو بٲتٕل مگر سُہ حظ درٛاو بلکُل اَپُز درٛاو سُہ کِہیٖنۍ نہٕ حظ